وعلیکُم اسلام تہٕ اَسہِ حظ اوس یہِ کیٛاہ چھِ اَتھ وَنان تُہۍ چھُو حظ آٹوٗ ڈرٛیوَر اَسہِ حظ اوس ٹوٗرِسٹہٕ اَکھ سۭتۍ اَسہِ اوس ڈَل گَیٹ تام گژھُن حظ تُہۍ کیٛاہ کِراے اَہَن حظ اَتھ کیٛاہ ریٹ چھِ نہَ ڈَل گیٹہٕ پٮ۪ٹھ بَڈگوٗم چھُ اَسہِ پَتہٕ آ تۄہہِ کیٛاہ فِیر تھوٚمُت اَمہِ خٲطرٕ کِراے اَہَن حظ یہِ حظ چھِ ہے ییٖژاہ نےَ چھَنہٕ کِرایی نہَ صحیح کَتھ حظ چھِ پَتہٕ کۭتیاہ کِلوٗ میٖٹَر چھِ تِم سَمَان زٕ ساس رۄپیہِ کَتہِ شوٗبہِ ریٹ ہے رۄپیہِ ساس حظ دِمہوے ساس رۄپیہِ حظ چھِ چلو چلو ٹھیٖک حظ چھُ ژٕ حظ یِیٖزِ ترٛےٚ بَجے تُہۍ ییٖزیٚو ترٛےٚ بَجے زوٗنَل آفیس یُس زَن ڈَل گیٹ جے کے بینٛک چھُنا مین آ تٔتی آسو أسۍ نِیر ایٚباوُٹ اورٕ یور چلو ٹھیٖک حظ چھُ اَدٕ حظ سلام علیکُم